اَلسَلامُ علیکُم مےٚ چھُ ناو رُقَیہ بہٕ وَنہٕ تِمن چینٛجن تِمن تبدیٖلیَن ہٕنٛدِس بارَس منٛز یِمہٕ مےٚ وٕچھِ پنٛنِس سی اٮ۪چ سی یَس پٮ۪ٹھ أسۍ وَنو کہِ سی اٮ۪چ سی سُمبلٕچ کَتھ کَرو أسۍ سی اٮ۪چ سی سُمبَل اَتھ منٛز وُچھ اَسہِ واریاہ تبدیٖلی تہٕ یِمو منٛز کیٚنٛہہ تبدیٖلی واریاہ اَصٕل چھِ تہٕ کانٛہہ تبدیٖلی چھِ ییٚمہِ سۭتۍ وٕںۍکٮ۪نَس کٲنٛسہِ کٲنٛسہِ تھوڑا بہت سختی چھِ پٮ۪وان فیس کَرٕنۍ مگر زیادٕ چھِ تِمہٕ یِمہٕ سا یِم وٕنۍکٮ۪نَس چینٛج یُس اِمپرٛوٗمٮ۪نٛٹ اَتہِ آمٕژ چھِ سُہ چھُ اَصٕل گۄڈٕنٮ۪تھٕے ٲس نہٕ اَتہِ ییٖژاہ ییٖتاہ ڈاکٹر آسان کِہیٖںۍ تہِ نہٕ آز چھِ اَتہِ گاینی ہِنٛدۍ آسان زٕ ترٛےٚ ڈاکٹر او پی ڈی منٛز یُس او پی ڈی چھُ تَتھ منٛز چھِ ڈاکٹر زٕ ترٛےٚ آسا بیٚیہِ یِمہٕ بیڈ وغیرہ چھِ تِم تہِ چھِ ٹھیٖک ٹھاکھ پٲٹھۍ تہٕ تھٲیمٕتۍ بیٚیہِ یُس اَتہِ وٕنۍکٮ۪نَس دۄیِم فٕلور چھُ تہٕ تَتھ پٮ۪ٹھ تَتھ منٛز چھِ الگ روزان کٔمہٕ یِمہٕ سٔرجٔری پیشنٛٹ آسان چھِ یُس اَکھ واریاہ اَصٕل چینٛج چھِ بیٚیہِ چھِ اَتہِ آزٕ صفٲیی ہُنٛد تہِ خاص خیال یِوان تھاونہٕ یُس واریاہ واریاہ حَدس تام قٲبلہِ تعٲریٖف چھِ باقِیو ؤرِیو کھۄتَن یا برٛۄنٛہہ کالہِ کھۄتَن ییٚلہِ أسۍ وٕچھان چھِ اَتہِ چھِ واریاہ اَصٕل صفٲیی اَتہِ کٮ۪ن باتھروٗمَن وغیرہ یِم چھِ تِم چھِ اَصٕل یوٚتَس تامَتھ وَنو أسۍ کہِ ییٚتٮ۪ن ٹِکٹ ٲسۍ دِوان سُہ ٲس دِوان أنٛدرٕ کَنٮ۪تھ تَتٮ۪ن ٲس بھیٖڈ بھاڑ آسان تہٕ پیشنٛٹ اگر اَمرجنسی یِوان اوس کانٛہہ تہٕ تٔمِس ٲس نہٕ وَقتَس موقہٕ آسان کِہیٖنۍ وۄنۍ یِم وۄنۍ یُس وٕنۍکٮ۪نَس پیشنٛٹ یی اٮ۪نرول گَژھنہٕ خٲطرٕ یا ٹرٛیٹمٮ۪نٛٹ خٲطرٕ تٔمِس چھِ پٮ۪وان گۄڈٕ ٹِکٹ نٮ۪برٕ الگ کُنَتھ کَڑٕنۍ تہٕ تٔمۍ کِنۍ یُس تِم پیشنٛٹ چھِ آسان تہٕ تیٖتِس کالَس ییٖتِس تِم ٹِکٹہٕ وَغیرہ چھِ کَران تیٖتِس کالَس چھِ یورٕ ڈاکٹر باقِین علاج کَران یِتھ کَنۍ چھِنہٕ ہاسپِٹلَس منٛز زیادٕ بھیٖڈ آسان کِہیٖنۍ تہِ نہٕ بیٚیہِ وَنو کہِ آز چھِ تَتہِ یوٗ اٮ۪س جی یُس نہٕ تَتہِ گَژھان اوس کِہیٖنۍ کُنہِ ٹایمہٕ اوس اِنسان گژھان تِم ٲسۍ دَپان وٕنۍکٮ۪نَس چھُنہٕ ییٚتہِ ڈاکٹر اٮ۪وِلیبٕل کِہیٖنۍ ییٛتہِ کَتہِ ہیٚکہِ یوٗ اٮ۪س جی گٔژھِتھ ییٚتہِ کَتہِ مگر وٕنۍکٮ۪نَس وٕنہِ چھِ تَتہِ یوٗ اٮ۪س جی تہِ یا اِمُنایزیشنَس پٮ۪ٹھ چھُ خاص خیال یِوان تھاونہٕ اِمُنایزیشَن چھِ تَتہِ واریاہ اَصٕل تَتھ منٛز چھِ صاف صفٲیی ہُنٛد خیال تہٕ تَمہِ خٲطرٕ چھُ تَتہِ الگ سِسٹٲرٕز ڈیوٗٹی تہٕ باضٲبطہٕ چھِ یِوان اٮ۪وِیَر تہِ کَرنہٕ اَکھ موج کہِ کَمہِ ساتَن کُس ڈرٛاپٕس ژےٚ بَچس چھی ترٛاوُن ییٚمہِ سۭتۍ وٕنۍکٮ۪ن بچہٕ تہِ ٹھیٖک چھُ روزان یا اٮ۪نٹی نٮ۪ٹرٛل کِیَر یُس چھُ سُہ اَتہِ وٕنۍکٮ۪نَس سُہ چھِ برٛنٛہِمہِ کھۄتہٕ زیادٕ اَصٕل وٕنۍکٮ۪نَس چھِ اَتہِ سٔرجٔری ہُنٛد تہِ حِساب سٔرجٔری ہُنٛد تہِ نِظام واریاہ اَصٕل پٲٹھۍ چھُ اَتہِ یُس او ٹی چھِ سُہ تہِ چھُ واریاہ اَصٕل بہتریٖن آمُت بناونہٕ تہٕ ٹھیٖک ٹھاک چھُ اَتہِ آز یہِ ہاسپِٹل بیٚیہِ وَنو کہِ یہِ معموٗلی کَتھِ پٮ۪ٹھ چھُنہٕ آز پیشنٛٹ اَتہِ رٮ۪فر گَژھان کِہیٖنۍ کیٛازِ کہِ اَتہِ آیہِ شاید سِکِمٕز سورہ پٮ۪ٹھ ڈاکٹر سوزنہٕ یِم ییٚمہِ کِنٮ۪تھ نہٕ آزٕ زیادٕ پیشنٛٹ رٮ۪فر چھِ گَژھان کِہیٖنۍ بلکہِ چھِ یِوان تِمَن اَصلہِ کھۄتہٕ اَصٕل ٹرٛیٖٹمینٛٹ پرٛووایڈ کَرنہٕ أتی نَس اَتہِ چھِ آز پرٛٮ۪تھ کُنیُک ڈاکٹر اٮ۪وٕلیبٕل یا بچن ہٕنٛدۍ ڈاکٹر ٲسۍ نہٕ آسان یِمَن ہاسپِٹلَن منٛز کِہیٖنۍ آز چھِ اَتہِ بچن ہٕنٛدۍ ڈاکٹر تہِ اٮ۪وِلیبٕل آسان یُس واریاہ خۄش قٕسمٔتی ہٕنٛز کَتھ چھِ وٕنہِ چھِنہٕ پٮ۪وان اَکھ بَچہٕ ہٮ۪تھ اِنسانَس زیادٕ دوٗر صَفر کَرُن کِہیٖنۍ بٔلکہِ چھِ أتی نزدیٖکسٕے منٛز اَتہِ ڈاکٹر آسان بَچن ہُند اَلگ یُس اَصٕل پٲٹھۍ یِمن شُرٮ۪ن وٕچھان کَران چھِ تہٕ واریاہ اَصٕل فٮ۪سلٹیٖز تہِ چھِ تَتہِ تَمہِ عَلاو وَنو أسۍ کہِ اَتہِ اوس نہٕ ڈٮ۪نٛٹَل سٮ۪کشَن تہِ کِہیٖنۍ تہِ نہٕ یُس آز اَصٕل پٲٹھۍ اَتہِ ڈٮ۪نٛٹٕل سٮ۪کشن تہِ چھِ ڈٮ۪نٛٹٕل سٮ۪کشَن تہِ چھُ ٹھیٖک ٹھاکھ آز اَتہِ اَتہِ چھُ واریاہ اَصٕل یا وَنو أسۍ کہِ اَتہِ ٲسۍ نہٕ میڈڈِسَنٕز تِتھ کَنۍ پرٛووایڈ کَران کِہیٖنۍ تہِ نہٕ مگر آز چھِ اَتہِ میٚڈِسَنٕز تہِ واریاہس حَدس تامَتھ پرٛووایڈ یِوان کَرنہٕ ییٚمہِ ساتَن تہٕ اَتہِ سَپلَے موجوٗد آسہِ آز چھِ یِوان اَتہِ یِمہٕ میٚڈِسَنٕز یِمن پیشنٛٹَن خاص کَر تِمن یِم نہِ اٮ۪فٲٹ ہٮ۪کن کٔرِتھ کِہیٖنۍ تہٕ تِمن چھِ ہٮ۪کان یہِ میٚڈِسَن اَتہِ پرٛووایڈ گٔژھِتھ ییٚمہِ کِنٮ۪تھ اَکھ غریٖب تہِ آرام سان پنٛنہٕ صحتُک خیال تھاونہٕ خٲطرٕ ہاسپِٹل چھِ رِگیوٗلَر چَکَپَس یِوان خاص کَر وَنو کہِ آزٕ چھِ اَتہِ فٮ۪سلٹیٖز واریاہ اَصٕل صفٲیی چھِ اَتہِ واریاہ زیادٕ اَصٕل ییٚمہِ سۭتۍ اِنسان چھُ ماٹِویٹ گَژھان ییٚمہِ سۭتۍ اِنسانَس چھِ باسان کہِ نَہ یہِ چھِ واریاہ اَصٕل ہاسپِٹَل وغیرہ اَتہِ چھِ ڈاکٹر تہِ واریاہ قٲبِل تہٕ آز چھِ اِنسان آرام سان ہٮ۪کان اور گٔژھِتھ تہٕ پنٛنٮ۪ن رِگیوٗلَر چَک اَپ کَرنٲوِتھ یُس سانہِ خٲطرٕ ییٚمہِ سُمبل ایریا خٲطرٕ واریاہ خۄش قٕسمٔتۍ ہٕنٛز کَتھ چھِ